سٲنِس مُلکَس اَنٛدَر چھِ واریاہ تِم جایہِ ییٚتہِ وٕنۍ تہِ کیش ٹرانزیکشَن گژھان چھِ مطلب تھوٚو کیش چھِ یِوان ٹرانزیکشَن کَرنہٕ مگر کیٚنہہ واریاہ اَکثَر جاے چھِ تِم یا اَکثَر تِم چیٖز تہِ گَژھان چھِ یِمَن اِنٹَرنٮ۪ٹ کہِ ذٔریعہِ ٹرانزیکشَن گٔے چینج کیازِکہِ آز چھِ زیادٕ تَر ٹرانزیکشَن گژھان اِنٹَرنیٚٹ کہِ تھرٛوٗ تَتھ منٛز چھِنہٕ کیش یِوان سیوٚد ایٚکسچینٛج کَرنہٕ کینٛہہ کیش نہٕ یِوان اَتَس منٛز دِنہٕ کینٛہہ کیش لٮ۪س ٹرٛانزیکشَن یَتھ أسۍ وَنو مگر واریاہ جاے چھِ تِم ییٚتہِ وٕنۍ کیشَس منٛز ٹرانزیکشَن گژھان چھِ فار ایٚگزامپٕل أسۍ اگر وٕچھو ییٚتہِ چھِ سون بینٛکِنٛگ سِسٹَم چَلان وٕنۍ تہِ چھِ سٲنۍ لُکھ گژھان تور اگر یِمَن پونٛسہٕ آسہِ کَڑُن پَنٕنہِ ایکاونٹہٕ منٛز پَنٕنہِ خاتہٕ منٛز تہٕ أمۍ چھِ بٮ۪نٛکَس پٮ۪ٹھ گَژھان تَتہِ اَنان پونٛسہٕ کٔڑِتھ کیش آنان کٔڈِتھ رۄپیہِ اَنان کٔڑِتھ مگر یِتھَے پٲٹھۍ چھُ دُکاندار اگر أسۍ وٕچھو بِزنس وٕچھو تَتہِ تہِ چھِ واریاہ لوٗکھ کَران کیٛاہ تِم چھِ پونٛسہٕ دِوان أتۍ چھِ تِم چیٖز اَنان تِم چھِ کیش دِوان کیش اَتھٕ سۭتۍ رۄپیہِ دِوان یِتھے پٲٹھۍ چھِ رۄپیہِ رَٹان تہِ یا فار ایٚگزامپٕل أسۍ وٕچھو ییٚتیُک ٹرانَسپوٹ سِسٹَم گاڑٮ۪ن منٛز چھِ أسۍ کھسان بَسَن منٛز چھِ أسۍ کھَسان سوموَن منٛز چھِ أسۍ کھَسان تہٕ تَتھ منٛز چھِ أسۍ وٕنہِ تہِ کیش دِوان تَتہِ چھَنہٕ کیش لٮ۪س ٹرٛانزیکشَن گژھان کیٚنہہ مگر اگر آزُک دور وٕچھو یُس اِنٹَرنٮ۪ٹُک دور چھُ ییٚمہِ سۭتۍ واریاہ سہوٗلیت تہِ آے یَتھ منٛز گوٚو ٹرانزیکشَن تہٕ مٔنی تھوڑا چینٛج کیٛازِکہِ آز چھِ واریاہ ٹرانزیکشَن کیش لیٚس ٹرانزیکشَن گژھان یِتھ کٔنۍ تَتھ آنلاین چھِ أسۍ ہیٚکان أسۍ چھِ گژھان دُکاندارَس نِش أسۍ چھِ اَنان تَتہِ چیٖز أسۍ چھِ کَران تَتہِ کیٛاہ أسۍ چھِ تَتہِ ٹرٛانَسفَر کَران ڈَرٮ۪کٹ ایماوُنٹ تٔمۍ سٕنٛدِس اٮ۪کاوُنٛٹَس منٛز یُس جلدی تہِ چھِ گژھان یہِ سِکیور تہِ چھُ پیٚوان گژھان یَتھ منٛز بیٛاکھ چیٖز چھِ دُکن دارَس چھَنہٕ پھٕٹووٹ ژھانٛڈنہٕ سۭتۍ یا باقٕے کامہِ کَرنہٕ سۭتۍ ٹایم لَگان کینٛہہ بیٚیہِ یُس نَفَر پونٛسہٕ اَتھ چَندَس منٛز پَکنایہِ تٔمۍ سٕنٛدِ خٲطرٕ چھِ اَکھ رِسِک اَکھ تہٕ وٕچھان پونٛسہٕ تہِ پٮ۪وان چَندَس منٛز پَکناؤنۍ کِہیٖنۍ کیش لیٚس ٹرٛانزیکشَن چھِ گژھان أسۍ ہیٚکو کُنہِ تہِ جایہِ گٔژھِتھ تَتہِ ہٮ۪کو تٔمِس ٹرانسفر پونٛسہٕ کٔرِتھ مگر واریاہ جاے چھِ تِم ییٚتہِ نہٕ وٕنۍ پونٛسہٕ تِتھ پٲٹھۍ چھِ یِوان ٹرانسفر کَرنہٕ کینٛہہ تَتہِ چھِ وٕنۍ کیش ڈایریکٹ یِوان دِنہٕ مگر واریاہ جاے چھِ تم ییٚتہِ کیش مٔنی ٹرانزیکشَن اَمیُک کَنسیپٹ بَداو اِنٹَرنیٹ کہِ سۭتۍ اِنٹَرنیٹ کہِ تھرٛوٗ چھِ ہٮ۪کان أسۍ ڈایریکٹ پونٛسہٕ بیٚکہِ سٕنٛدِس اٮ۪کاوُنٛٹَس منٛز ٹرٛانَسفَر کٔرِتھ اگر کانٛہہ نَفَر اَسہِ نِش دوٗر چھِ ہِنٛدوستان کِس لاسٹ کُنہِ کوٗنَس منٛز چھِ أسۍ ہٮ۪کو ییٚتہِ پٮ۪ٹھ تہِ تَتھ کیش ٹرانسفر کٔرِتھ تٔمۍ سٕنٛدِس ایٚکاونٹَس منٛز ہیٚکو ٹرانسفر کٔرِتھ واریاہ پٕلیٹ فارم چھُ یِتھ کٔنۍ اَسہِ پَنُن جموں اینٛڈ کَشمیٖر بٮ۪نٛک چھُ سُہ چھُ اَسہِ آفِشَل اَکھ ایپ دِوان ایم پے یَتھ أسۍ وَرٲے تَمہِ کہِ تھرٛوٗ ہٮ۪کو أسۍ ٹرٛانَسفَر ضوٚرَتھ کَم سُنٛد کَرٕنۍ یِتھٕے پٲٹھۍ چھُ اَسہِ فون پے چَلان أسۍ ہٮ۪کو فون پے کہِ زٕ ریٚتہٕ تہِ کٔرِتھ فون پے یا پے ٹی ایم یِمَن ہُنٛد بیٛاکھ اَکھ فٲیدٕ چھُ اَتھ منٛز چھُنہٕ پیٚوان کٲنٛسہِ ہُنٛد اٮ۪کاوُنٛٹ نمبر تہٕ موبایِل نمبر لَگاوُن کینٛہہ اَتھ چھُ بیاکھ اَکھ سہوٗلیت تہِ کہِ تٔمۍ سُنٛد کوڈ یوٗت سکین کَرُن تمہِ سۭتۍ چھُ ڈیریکٹ تٔمۍ سٕنٛدِس پونٛسہٕ ایٚکاونٹَس منٛز أسۍ پونٛسہٕ ہیٚکان جَمَع کٔرِتھ تہٕ یِتھ پٲٹھۍ آیہِ اَمہِ سۭتۍ واریاہ سہوٗلیت أسۍ ہٮ۪کو تٔلِتھ